اسلام علیکم ورحمتہُ اللّٰہِ وبرکاتہ تُہُۍ چھِو حظ ٹھیٖک گرِ چھِو حظ سٲری ٹھیٖک اہن حظ أسۍ تہِ حظ ٹھیٖک اہن حظ شُکُر حظ ربَس کُن اہن حظ سٲری حظ ٹھیٖک تُہُۍ چھِو حظ پانہٕ ٹھیٖک آ ٹھیٖک حظ اسہِ اوس میٖشو پٮ۪ٹھ آرڈَر کوٚڑمُت آ آ میشو پٮ۪ٹھ اوس آرڈَر کوٚڑمُت اسہِ اوس کوٚڑمُت یہٕ کِچنَس خٲطرٕ سٹینٛڈ یَتھ منٛز پلیٹ شلیٹ چھِ تھاوان یَتھ منٛز پلیٹ کَپہٕ باولہٕ سارے چھِ روزان مان ژٕ شُکُر خۄدایس کُن سُۄ آو واریاہ زیادٕ اَصٕل ہاں واریاہ زیادٕ واریاہ زِیادٕ اصٕل اوس سُہ تہٕ یہٕ گۄڈٕ اوس مےٚ آرڈَر کوٚڑمُت مےٚ دوپ خَبر کیُتھ کیاہ یی تہٕ یی تہٕ مےٚ وُچھ یُتھُے آرڈَر ووت گَرٕ واریاہ زیادٕ اصل لوٚگ مےٚ سُہ بہٕ چھس ونان کہِ یِمن نہٕ پاے چھِ کہِ اَتھ پٮ۪ٹھ کِتھ چیٖز چھِ نیران تم ہیٚکن یہٕ آرڈَر کٔڑِتھ تہٕ ییٚمیُک اِستعمال کٔرِتھ یہِ وٕچھِتھ یہِ کِیُتھ چھُ کیاہ چھُ بہٕ چھس وَنان اگر مےٚ ٲکھتی فٕٹۍ یا بیٚیہِ کینٛہہ گَژھِ اَتھ تہٕ بہٕ گَژھٕ ٹٕکے کرٕ بیاکھ آرڈَر آن مان ژٕ یُتھ اصل لوٚگ مےٚ کہِ میٖشُک چیٖز چھُ آسان واریاہ زیادٕ اصل واریاہ زیادٕ واریاہ زیادٕ امہِ بُرونٛٹھ تہِ اوس مےٚ کوٚڑمُت امہِ بُرونٛٹھ اوس مےٚ کوٚڑمُت فیس کِریٖم بٕتھِس خٲطرٕ سُہ تہِ درٛاے واریاہ زیادٕ اصل تم انۍ مےٚ پتہٕ ترٛےٚ ژور یُتھ درٛاو مےٚ سُہ اصل بہٕ چھس ونان تَوے یَس نہٕ پاے چھِ کہِ میٖشو پٮ۪ٹھ کِتھ چیٖز چھِ نیران تِمن تہِ ہیٚکہٕ بہٕ ؤنِتھ کہِ تُہُۍ کٕرِو آرڈَر تُہُۍ وٕچھِو اَتھ پٮ۪ٹھ کِیُتھ اصل چیٖز چھِ نیران آ واریاہ زیادٕ واریاہ زیادٕ اصل ہاں یِمن نہٕ پاے چھِ تِم تہِ کٕرِو یہِ باقٕے چھِو سٲری ٹھیٖک اصٕل پٲٹھۍ السلام علیکُم